اَلسَلامُ علیکُم آ یہِ اِنڈیا ہَس منٛز چھُ پرٛیٚتھ کانٛہہ پَسنٛد کَران چاے تہٕ وۄنۍ وُچھو أسۍ أسۍ کِتھ پٲٹھۍ چھِ یہِ چاے گھرِ بَناوان گۄڈٕنیٚتھٕے چھِ أسۍ نِوان کیٚنٛہہ کَپ مطلب آب ییٖتیٛاہ کَپ اسہِ بَناوٕنۍ تمے مطابق چھِ نِنۍ چاے تہٕ یہِ آب تہٕ دۄدھ سُہ چھُ کَرُن ٲں گۄڈٕنیٚتھ چھُ آب تھاوُن گیسَس پٮ۪ٹھ یا یَتھ پٮ۪ٹھ تہِ اسہِ بَناوُن آسہِ کُنہِ تہِ پٮ۪ٹھ تہٕ ٲں سِٹوپس پٮ۪ٹھ یا گیسَس پٮ۪ٹھ یا دانَس پٮ۪ٹھ تہٕ وۄنۍ اَگر اسہِ گیسَس پٮ۪ٹھ آسہِ بَناوٕنۍ تھاوُن چھُ گۄڈٕ آب تَتھ پٮ۪ٹھ تہٕ تَتھ چھِ ترٛاوٕنۍ چاے منٛز کیٛاہ چاے آسہِ اسہِ بَناوٕنۍ تَتھ چھِ ترٛاوٕنۍ سۄ منٛز تہٕ تھوڑا گَژھہِ سۄ تَتھ کھژھیٚن گرٛیٚکہٕ زٕ ترٛےٚ سۄ نیرِ ہِش ٲں تہٕ پَتہٕ چھُ ترٛاوُن تَتھ مَصالہٕ بیٚیہِ چھُس ترٛاوُن ٲں یہِ ٲلہٕ دالچیٖن أدرکھ کھنٛڈ چھُس ترٛاوُن تہٕ پَتہٕ چھُس ترٛاوُن دۄدھ تَتھ کھژیٚن لَگ بھگ پانٛژَن دَہن مِنٹَن گرٛیٚکہٕ زٕ ترٛےٚ گژھہِ سُہ بۄایِل تہٕ وُچھُن چھُ چایہِ کھنٛڈ تہٕ بَنے چاے